مےٚ اوس اِنٛڈَکشَن اوٚنمُت سُہ اوس واریاہ زیادٕ دروٚگ سُہ گوٚو خراب بہٕ گٔیَس پَتہٕ بازَر نوٚو اِنٛڈَکشَن اَنٛنہِ ہیٖٹ ٲس واریاہ زیادٕ سُہ دود وٕنۍ ییٚلہِ بہٕ نو اِنٛڈَکشَن گٔیَس اَنٛنہِ سُہ دِتُکۍ واریاہ زیادٕ دروٚگ یوٚتھٕے بہٕ توٚڈٕ آیَس مےٚ یُتھٕے اِنٛڈَکشَن لوگ سُہ دوٚد بیٚیہِ اِنٛڈَکشَنٕے بہٕ گٔیَس واریاہ ڈِس اٮ۪پیونٹِڈ مےٚ گوٚو موٗڈ واریاہ زیادٕ خراب مےٚ دوٚپ یہِ چھُنہٕ ٹھیٖک کِہیٖنۍ یُس زَنہٕ آزٕ ٹیکنالجی ییٖژاہ بَران مگر کیٚنہہ چیٖز چھِ آسَان تِم یِم چھِ آسان واریاہ زیادٕ لوکَل